آ مے چھُ یاد زِ اَکھ مٮ۪موریبٕل واقعہ چھُ مےٚ پٔتۍمہِ ؤریُک یاد زِ اَکھ کووِڈ اَکھ بٮ۪مٲرۍ ٲس سۄ پھٔہلیمٕژ یَتھ ناو اوس کووِڈ ناینٹیٖن ییٚمہِ سۭتۍ لُکَن واریاہ پرٛابلِمٕز فیس پے کَرٕنۍ لُکَن اوس نہٕ یِوان سَمجھی زِ کیٛاہ بَنہِ کَرُن تَتھ مںٛز ٲس آسان ڈِسٹٮ۪نٕس مٮ۪نٛٹین کَرٕنۍ لُکھ ٲسۍ نہٕ أکِس دوٗسرِس ہٮ۪کان مِلِتھِ کہیٖنۍ لُکھ ٲسۍ نہٕ اَتھٕ واس ہٮ۪کان کٔرِتھ کِہیٖنۍ لُکھ ٲسۍ نہٕ أکِس دوٗسرِس نَزدیٖک ہٮ۪وان گژھُن ہٮ۪کان گٔژھِتھ کِہیٖنۍ تَمہِ سۭتۍ ٲسۍ تَمہِ سۭتۍ گٔے واریاہَن لُکَن ڈٮ۪تھ تہِ واریاہ لُکھ موٗدۍ تہِ واریاہ لُکہٕ پَنُن واریاہو لُکو راورٲے پَنٕنۍ مٲلۍ موج بٲے بیٚنہ پَنٕنۍ پیٛا پَنٕنۍ نَزدیٖک وٲلۍ لُکھ تِمَن گٔے واریاہ پرٛابلِمٕز تَمہِ سۭتۍ کرٛییٹ تَمہِ سۭتۍ اوس اَسہِ اکھ پرٛابلِم یہِ گَژھان کہِ لُکھ گٔے گَرنٕے منٛز بَنٛد لُکھ ٲسۍ نہٕ ہٮ۪کان نٮ۪بَر نیٖرتھٕے لُکھ ٲسۍ نہٕ ہٮ۪کان سوشَلایز گٔژھۍتھٕے کٲنٛسہِ سۭتۍ ہٮ۪کان نہٕ مِلِتھ کِہیٖنۍ سکوٗل گٔے بنٛد کالیجٕس گٔے بنٛد ہوسپہٕ بٮ۪نٛکٕس گٔے بنٛد یونیورسٹیِکۍ لُک پَرنَس پٮ۪ٹھ پیوٚو لۄکٹٮ۪ن بَچَن اَثر ییٚمہِ سۭتۍ واریاہ پرٛابلِمٕز فیس گٔے لُکھ تہِ بَچہِ تہِ ٲسۍ گَرنٕے منٛز بِہِتھ آسان صِرف فون یوٗز کَران وۄتھان کھٮ۪وان چٮ۪وان تہٕ بیٚیہِ ٲسۍ فون یوٗز کَران تہٕ بیٚیہِ واپَس سۄے رُٹیٖن ٲس دۄہے چَلان بیٚیہِ ٲس آسان ییٚتہِ الگ الَگ کُٹھٮ۪ن منٛز لُکھ ٲسۍ نہٕ پانہٕ ؤنۍ کَتھ ہٮ۪کان کٔرِتھ کِہیٖنۍ گَرَس منٛز اگر بٲژ پانٛژھ ٲسۍ آسان تِم ٲسۍ پانٛژَن کُٹھٮ۪ن منٛز بیٚہوان ییٚمہِ سۭتۍ واریاہ پرٛابلِمٕز لُکَن فیس پے کَرٕنۍ نَزدیک أکِس اِکَٹھے ٲسۍ نہٕ ہٮ۪کان بِہتٕے وَنان ٲسۍ کہِ وٕنی مہ پھٲلہِ وٕنی پھٲلہِ دۄہے دۄہے ٲسۍ اکھ ییٚلہِ بوزان ٲسۍ کہِ کالہٕ پگاہ آز موٗدۍ ییٖتۍ آز موٗدۍ ییٖتۍ آز موٗدۍ ییٖتۍ تَمہِ سۭتۍ اوس واریاہ پرٛابلِمٕز گژھان تَمہِ سۭتۍ ٲسۍ واریاہ سٲنۍ لایف گٔمٕژ واریاہ سَفر ییٚمہِ سۭتۍ مگر مگر چھُ مےٚ وارٕ واریاہ یاد زِ پَرنَس پٮ۪ٹھ پیوٚو واریاہ بَچَن اَثر پَرُن پَرُن لٮ۪کھُن اوس گوٚمُت مٔشیٖدٕے بچن سٲری ٲسۍ پَنُن فون ٹایم سٕپٮ۪نٛڈ کَران فونَس سۭتۍ تہٕ بیٚیہِ ٲسۍ بیٚیہِ اوس اوٚبوٮ۪سلی خطرٕ تہِ اوس آسان زِ اَگر کٲنٛسہِ سۭتۍ مِلَو تہٕ یہِ گوٚژھ نہٕ پھٔہلُن تَتہِ گوٚژھ اگر کٲنٛسہِ سۭتۍ مِلان ٲسۍ تٔمِس اوس لَگان اگر أمِس اوس آسان اِنفٮ۪کشَن گوٚمُت سُہ اوس لَگان سُہ اوس بیٚکِس واتان یِتھ پٲٹھۍ اوس یہِ واریاہَن جایَن پھٔہلان ییٚمہِ سۭتۍ واریاہ پرٛابلِمٕز ٲسۍ بیٚیہِ کرٛییٹ گژھان مگر مَگر اِنشاء اللہ اِنشاء اللہ وۄنۍ مۄکلیو سُہ سورُے زِ وۄنۍ ٲسۍ اَتھ کیٛاہ چھِ وَنان یہِ أسۍ سُہ مہ سُہ دور تہِ مۄکلیو مگر یہِ چھُ اَکھ مٮ۪موریبٕل واقعہ یُس مےٚ یاد چھُ یُس مےٚ یاد چھُ پٔتۍمہِ ؤریہِ گوٚو اَسہِ سۭتۍ زِ أسۍ ٲسۍ نہٕ ہٮ۪کان اُکُن یُکُن گٔژھۍتھٕے أسۍ ٲسۍ نہٕ ہٮ۪کان لُکَن سۭتۍ مِلِتھ وِلِتھ کِہیٖنۍ یہِ اوس واریاہ اَسہِ خٲطرٕ ڈِفِکَلٹ موٗمٮ۪نٛٹ یُس اَسہِ فیس ٲسۍ کَران یُس اَسہِ فیس پیوٚو کَرُن اِنشاء اللہ اِنشاء اللہ أسۍ گٔے تَمہِ نِش آیہِ أسۍ نٮ۪بَر وۄنۍ کوٚد کُنہِ حَدَس تام ماسٕک ٲس پٮ۪وان اَسہِ ہر روز لَگاوٕنۍ ییٚمہِ سۭتۍ برٛیٖتھِنٛگ پرٛابلِمٕز تہِ ٲسۍ گژھان مگر لگاوٕنۍ ٲسۍ پٮ۪وان کیٛاہ کَرو سٮ۪نِٹایزَر اوس پٮ۪وان یوٗز کَرُن ٹٮ۪سٹ ٲسۍ پٮ۪وان کَرٕنۍ یُس واریاہ مُشکِل اوس آسان ییٚمہِ سۭتۍ واریاہ حالت خراب ٲسۍ گژھان مگر کَرُن اوس پٮ۪وان کُنہِ جایہِ ٲسۍ نہٕ گَژھان خانٛدر تہِ ٲسۍ نہٕ خانٛدر تہِ گٔے نہٕ یِم اَتھ ؤریَس کَم لُکَن ٲسۍ نہٕ ہٮ۪کان سُہ پانہٕ ؤنۍ مِلتھٕے تہٕ خانٛدَر کیٛاہ کَرٕہَن اَمہِ سۭتۍ گٔے واریاہ پرٛابلِمٕز ییٚمہِ سۭتۍ اَسہِ لُکَن فیس گٔے واریاہ پرٛابلِم پرٛابلِمٕز زِ خانٛدَر ٲسۍ واریاہ کَم گژھان لُکھ ٲسۍ نہٕ ہٮ۪کان أکِس دوٗسرِس مِلتھٕے ییٚمہِ سۭتۍ تِم ٲسۍ وَنان ٲسۍ زِ أسۍ آسوا پَگاہ یا نہ آسوا یہِ اوس خۄدایسٕے تامَتھ آسان زِ یہِ ٲس واریاہ نیچرل ٲس گَژھان لُکھ ٲسۍ مَران لُکھ ٲسۍ تیٖتیٛاہ مَران تِم ٲسۍ تیٖتیٛاہ پرٛابلِمٕز فیس گَژھان تِم ٲسۍ بِچٲرۍ واریاہ پرٛابلِمٕز فیس کَران ییٚمہِ سۭتۍ تِمَن واریاہ کاربار والٮ۪ن لُکَن گوٚو واریاہ نۄقصان آفِس تہِ گٔے بنٛد أسۍ ٲسۍ نہٕ ہٮ۪کان کُن گٔژھِتھ شاپِنٛگ نہ کٔرِتھ کُنہِ جایہِ نہٕ گٔژھِتھ باغَن باغَن تہِ باغ پِکنِک سٕپاٹٕس تہِ گٔے بنٛد کُنہِ پارکہِ منٛز تہِ ٲسۍ نہٕ ہٮ۪کان گٔژھِتھ کیٚنٛہہ وِد وِد آوُٹ ماسٕک اوس نہٕ اٮ۪لاوڈٕے وِد آوُٹ ماسٕک یُس اوس نیران تٔمِس اوس جُرمانہٕ گَژھان پانٛژھ ہَتھ رۄپیہِ ساس رۄپیہِ یہِ اوس واریاہ اَسہ خٲطرٕ دَردناک تہٕ واریاہ پرٛابلِم اَسہِ خٲطرٕ کرٛییٹ گَژھان ییٚمہِ سۭتۍ اَسہِ واریاہ فیس پیوٚو کَرُن لُکَن پیوٚو واریاہ واریاہ تَمہِ کووِڈ ناینٹیٖن سۭتۍ پیوٚو لُکَن واریاہ فیس کَرُن ییٚمہِ سۭتۍ واریاہ زِندگی سٲنۍ مُتٲثر گٔے تہٕ اَسہِ پیوٚو سَفر کَرُن واریاہ